اَسہٕ اوس اَکھ سکوٗل بیگ آڈَر کَرنومُت اَکہِ سایٹہِ پٮ۪ٹھ تہٕ مےٚ وٕچھے گۄڈنٮ۪تھ تَمِکۍ رِوِو تَتھ ٲسۍ نہٕ خاص تیٖتیٛاہ رِوِو کِہیٖنۍ تہٕ بیٚیہِ اوس سُہ زیادٕ قۭمَتھ ٲسٕس نہٕ کِہیٖنۍ تہٕ بیٚیہِ اوسُکھ واریاہ کَم لُکو سُہ اوٚنمُت گۄڈٕ باسیٛاو مےٚ سُہ آسہِ نہٕ اَصٕل مَگَر ییٚلہِ مےٚ سُہ اون تہٕ تَمیُک کَلَر اوس بَڑٕ اَصٕل تَمیُک رنٛگ اوس بَڑٕ اَصٕل تہٕ بیٚیہِ اوس سُہ اَصٕل مٔٹیٖرِیَلُک تہِ بَناونہٕ آمُت تہٕ بیٚیہِ سُہ مےٚ بَڑٕ کَم ٹایمَس آز گوٚو مےٚ تَقریٖباً تَتھ ؤری یوٗز کَران اِستعمالَس منٛز تہٕ سُہ چِھ واریاہ زیادٕ اَصٕل یِتہِ چِھنہٕ کِہیٖنۍ زِ بہٕ چھَس تَتھ آب تَرٛاوان تہٕ تَتھ چِھنہٕ رنٛگ ڈَلان کِہیٖنۍ تہٕ بیٚیہِ چِھنہٕ تَتھ آب اَندَر گَژھان کینٛہہ سُہ چھِ واٹَر پرٛوٗپھ سُہ چِھ واریاہ اَصٕل بیگ بہٕ چھَس یَژھان بیٛاکھ تہِ گَژھِ سُہ اَنُن تَتھ چِھ رنٛگ واریاہ زیادٕ اَصٕل تہٕ بیٚیہِ چھِ سُہ واٹَر پرٛوٗپھ تہٕ ییٚمۍ مٔٹیٖریَلُک سُہ بَنیٛامُت چھِ سُہ چھِ اَصٕل تہٕ زیادٕتَر وُچھ مےٚ سکوٗل بیگَن چین گَژھان خَراب مَگَر مےٚ گوٚو آز تَتھ ؤری چَلاوَن تَتھ چِھنہٕ وٕنہِ چین گٔمٕژ کانٛہہ تہِ خَراب نہ چھِ سُہ وٕنہِ ژھٮ۪نان نہ چھِ تَتھ تِم ہُک گَژھان ییٚلہٕ سُہ چھِ واریاہ زیاد اَصٕل بیگ یُس مےٚ وٕنیُک تام اوٚنمُت چھِ